ہیلو اسلام علیکُم تُہۍ چھُو حظ ٹھیٖک شُکُر رۄبَس کُن صحت چِھ حظ ٹھیٖک یہِ تۄہہِ تۄہہِ چھُو پَتہ مےٚ چھِ کَران مٔنٛزۍ یٔڑ دَگ نہ نہ مےٚ کِھیو أکیاہ بَتہٕ تہٕ مےٚ کٔرٕن مگر یَپٲرۍ یٔڑ سُہ دَگ مےٚ ووت أکیاہ أدۍ پٮ۪ٹھ اَصلی گٔے مےٚ صُبحٲے پٮ۪ٹھ تہٕ مگر صُبحہِ پٮ۪ٹھ اوس نہٕ مےٚ زیادٕ کِہیٖنۍ تہٕ وٕنکہِ پٮ۪ٹھ گوٚو زیادَے

چلو ٹھیٖک چھُ مہربٲنی کٔر مگر مےٚ چھُ زیادٕ دَگ ٹھیٖک چھُ ٹھیٖک حظ چھُ تیٚلہِ اوکے